اَگر أسۍ وٕچھو زِ سٲنِس علاقَس منٛز کَمہِ طرہٕکۍ آرٹ چھِ گۄڈٕنٮ۪تھٕے وٕچھو أسۍ واریاہو قٕسمٕکۍ آرٹ چھِ سٲنِس علاقس منٛز یِتھ کٔنۍ کونٹٮ۪مرٔری آرٹ چھِ سٕٹرٛیٖٹ آرٹ چھِ کۄنٹٮ۪مرٔری آرٹ یعنی کہِ یُس اِنوٚویٹِو چھِ آسان یعنی کہِ سٕٹایلِش چھِ آسان ترقی یافتہٕ چھُ سُہ واریاہ گوٚمُت یِتھَے کٔنَتھ چھِ سٕٹرٛیٖٹ آرٹ یعنی کہِ وَتو پیٚٹھۍ کِتھ کٔنۍ چھِ پولوٹِکَل مٮ۪سیجہِ تِم دِوان تہٕ اَگر أسۍ وٕچھو اِنٛڈیٖجیٖنیَس یعنی کہِ واریاہو قٕسمٕکۍ چھِ سٲنِس انٛدَس منٛز واریاہو قٕسمٕکۍ آرٹ فارمٕز چھِ سٲنِس انٛدا انٛدَس انٛدَر تہٕ واریاہو قٕسمٕکۍ مِلٲیِتھ آرٹ چھِ اَکھ کیٚنٛہہ نوٚو آرٹ تہِ بَناوان یِم لُکو برٛونٛہمہِ زَمانہٕ پٮ۪ٹھ چھُکھ وٕچھمُت تہٕ آز چھِ کیٚنٛہہ نٔے ٹٮ۪کنالٔجی سۭتۍ تِمَن ترقی یافتہٕ کَران تِمَن منٛز اِمپرٛوٗمٮ۪نٛٹ آنان